اَسلام علیکُم وعلیکُم سَلام اَسلام علیکُم اَہَن حظ اَصٕل پٲٹھۍ تُہۍ چھِوا سٲری ٹھیٖک گرِ چھِوا سٲری ٹھیٖک مےٚ حظ اوس عرضا یہِ مےٚ حظ ٲسۍ نٮ۪برٕ پٮ۪ٹھ آمٕتۍ پٔژھۍ زٕ ترٛےٚ تُہۍ ؤنِو حظ مےٚ تُہۍ کیٛاہ کیٛاہ کِراے چھِو ہٮ۪وان کَمرَس

اَہَن حظ بہٕ حظ چھَس ہٮ۪وان رۄپیہِ ساس اَتھ منٛز چھا کھٮ۪ن چٮ۪ن تہِ یِوان اَچھا کِراے گٔے اَلگ تہٕ کھٮ۪ن چٮ۪نُک گوٚو اَلگ اَہَن حظ پَنٛژاہ رۄپیہِ

اَکھ ہَتھ تہٕ دَہ ڈۅڈ ہَتھ اَہَن حظ شیٹھ رۄپیہِ

شیٹھ

مٮ۪گی وغیرہ چھا حظ میلان اَتہِ اَہَن حظ ٹھیٖک حظ

اَدٕ حظ ٹھیٖک حظ چھُ تیٚلہِ تِم کیٛاہ کَرن